سارِوی کھۄتہٕ یۄس مےٚ فیورِٹ رِسایپ چھِ سۄ ہسا چھٕ مےٚ گۄشتابٕچ یعنی کہِ گۄشتاب چھِ مےٚ واریاہ زبردس پسنٛد سٔہ چھِ فیورِٹ فُڈ مےٚ یعنی کہِ ساروِیو کھۄتہٕ فُڈو منٛز چھِ مےٚ سُے یوت فیورِٹ پسند یعنی کہِ تَتھ منٛز چھِ آسان دۄد زامُت دۄد سُے چھِ آسان کٲرِتھ تَتھ چھِ آسان بنٲیِتھ رَس ہیوٗ بیٚیہِ چھِ آسان بالہٕ بنٲیِتھ لۄکچہٕ لۄکچہٕ گۄشتاب چھِ أسۍ تِمنٕے وَنان تِم چھِ آسان میٖٹ بالہٕ مازچہٕ بالہٕ بنیمژٕ تِمَن چھِ یِوان ساروِی کھۄتہٕ مَزٕ تِمَن بالَن یعنی کہِ یعنی کہِ یُس گۄشتاب چھِ تٔتھۍ چھِ یِوان ساروی کھۄتہٕ مَزٕ یعنی کہِ ساروی کھۄتہٕ زیادَس چھِ یِوان سُے مَزٕ یعنی کہِ سُے چھِ یِوان رِسایپ چھِ مےٚ فیورِٹ تہٕ یہِ چھِ مےٚ واریاہ پسنٛد اَمہِ موٗجوٗب مےٚ چھِ مَزٕ لگان تَتھ تہٕ چھِ بیٚیہِ چھِ یِوان مَزٕ تَتھ بناونَس منٛز تہِ مےٚ چھِ واریاہ لَٹہِ بنٲومٕژ خانٛدرَن پٮ۪ٹھ چھِ بناوان وازٕ سُہ یا منٛزٕ چھِ گَرِ تہِ بناوان کیٚنہہ فَنٛگشَن چھِ آسان گَرَن منٛز تہِ چھِ اِنسان بناوان تِمہٕ تہٕ مَزٕ چھِ لگان تَتھ تہٕ مےٚ چھِ واریاہ لَٹہِ بنٲومٕژ پانہٕ تہِ بیٚیہِ ییٚمہِ ساتہٕ اَسہِ گٮ۪سٹ چھِ یِوان مہمان چھِ یِوان پوٚژھ چھِ اَسہِ یِوان تَمہِ ساتہٕ چھِ أسۍ بناوان یِمہٕ رِسایپہٕ رِسایپ تہٕ اَتھ چھِ یِوان ساروی کھۄتہٕ مَزٕ فیورِٹ رِسایِپ چھِ مےٚ یِہٕے کیٛازِکہِ یہِ چھِ مےٚ پسنٛد تہٕ تَمہِ کِنۍ چھِ بہٕ یہِ پسنٛد تہِ کران